اَسلام علیکُم اے ڈاکٹر صٲب تُہۍ چھُو حظ ٹھیٖک اے ڈاکٹر صٲب اے زَبردَست بٮ۪مار چھِ اے والا کینٛژاہ کٔرۍتو فرکھٕے چھَنہٕ گژھان اے أکیٛاہ ہوٚٹ تہِ چھُ بِہِتھ چھٲتۍ چھِ زَبردست خراب مطلب تیُتھ چھُ لَگان ہورٕ چھِ زُکام تہِ اے مہربٲنی مہربٲنی اے دُعا کَرٕہا بہٕ تۄہہِ اے یوٗتاہ کَتہِ حظ یِیَم سَمٕجھ مےٚ سوٗزۍتو لیٚکھِتھ تِکیٛازِ بہٕ چھُس اَن پڑھ چھُس والا

ایٚکے سُہ گَژھِ ہا تُہُنٛد واریاہ زَبردست بہٕ کَرہاو تۄہہِ دعا دۄیہِ خٲر کَرہاو اے چلو چلو شُکریہ